گۄڈنٮ۪تٕھے چھُ بَچَس مول موج ویلڈِنٛگ دِوان یہِ شُر ہسا گژھِ پَران بوٗزتھاہ چھُس ہیٚچھناوان یہِ مول موج چھُس ترٛاوان پتہٕ سکوٗل یَیلہِ بالینگ چھُ گژھان چھُس ترٛاوان سکوٗل ژُ وُہُر چھِس ترٛاوان سکوٗل پتہٕ چھُ یہِ سا یہِ سکوٗلس منٛز ماشٹَر أمِس مول موج یہِ وۄستادٕے گوٚو مول موج تِم چھِ أمِس ہیٚچھناوان یہِ بَچہِ گژھِ ہیٚچھُن سہ تَربِیَت یہِ بیٚیہِ چھُنہٕ گامَن منٛز چھنہٕ سکوٗل لگٕہَار کینٛہہ یہِ چھُ یہِ سا یہِ بازرَن منٛز سکوٗل یہِ لۄکچارٕکۍ دۄہ گژھَن نہٕ انسانس أمِس بَچس ضایہِ گژھٕنۍ کینٛہہ أمِس یہِ گژھِ ہیٚچھناونہٕ یُن